اَگر أسۍ آب صاف تھاوُن سُہ چھُ اَسہِ فٲیدٕ اگر أسۍ گنٛدٕ تھاوُن سُہ چھِ اَسی مُشکِلات تمہِ سۭتۍ گَژھن اَسے پرابلِمٕز لیکِن گا آبَس منٛز چھِ آسان فِش مطلب أسۍ چھِ تم کھٮ۪وان تمہِ وَجہ سۭتۍ اگر تمَن کانٛہہ پَتہٕ بٮ۪مٲرۍ آسہِ اَگر سٔہ وا آبَس منٛز کانٛہہ گنٛدگی تھاوَو تم وَجہ سۭتۍ گَژھن تم اِنفیٚکٹٕڈ تمہِ وَجہ سۭتۍ کھٮ۪مو أسۍ تہٕ اَسہِ گژھِ پَتہٕ پرابلِم اسی لیے چھُ اَسہِ اُکُن سونٛچُن اَسہِ چھُ پَنُن اِرد گِرد صاف تھاوُن زیادٕ کہ واٹَر لیکِن مےٚ چھِ واریاہ لوٗکھ وُچھمٕتۍ یِم واٹَر چھِ واریاہ گنٛدٕ کَران تم چھَنہٕ أندرٕ مطلب ژھۄٹھ وۄٹھ چھَکان آبَس منٛز مطلب تم چھِنہٕ سَنٲنی کہِ کانٛہہ ما چھِ یہِ چٮ۪وان مطلب سٲری چھِنہٕ آسان تِتھ کہیٖنۍ أڑۍ لُکھ چھِ یہِ واٹر چٮ۪وان تہِ چاہے کۄلہِ ہٕنٛد مطلب وَلُر چھُ سُہ چھِ چٮ۪وان کانٛہہ کُنہِ جایہِ چھِ تٕم پَکان نالیو کِنۍ تہٕ تمہِ وَجہ سۭتۍ اَگر أسۍ تھَاوَو صاف سُتھرا سُہ چھُ اَسہِ فٲیدٕ لیکِن مےٚ چھُنہٕ ایُتھ کٔہٕنۍ وُچھمُت وٕنۍ چینٛجِز آمٕژ کہِ ییٚمہِ وَجہ سۭتۍ واٹَر پلوشَن گوٚو یَتھ وؤرَس منٛز